آ کَشمیٖرَس منٛز اَگر بہٕ کَتھ کَرٕ کہِ یُس میون ایرِیا چھِ واریاہ چھِ ییٚتہِ وٕنۍکٮ۪ںَس یوٗٹیوٗب چَنلہٕ یا ٹی وی شوٚو یَتھ منٛز یِوان چھِ واریاہ واریاہ قٕسمٕکۍ اَگر بہٕ گۄڈٕنٮ۪تھٕے وَنہٕ کہِ گۄڈٕنٮ۪تھٕے اَگر بہٕ کَتھ کَرٕ کہِ کَم کَم یوٗٹیوٗب چَنلہٕ چھِ گۄڈٕنٮ۪تھٕے کَتھ کَرٕ بہٕ کَشمیٖری کَل خراب اَسہِ آسہِ سٲلمو ناو بوٗزمُت یُس ہسا کشمیٖری کَل خراب یہِ چھِ اَکھ پاپُلَر وٕنۍکٮ۪نَس یِم ٲسۍ جوکری ٲسۍ یِم ہاوان یِم ٲسۍ ڈرٛاما بناوان یِہُنٛد یِہوٚے مقصد اوس کہِ یِم ہسا لوٗکھ چھِ تِم کَروکھ أسۍ خوش اَسناووکھ گِنٛدناووکھ أسۍ تِم مگر صِرف ٲسۍ نہٕ تِم گِنٛدناوان کِہیٖنۍ تَتھ منٛز بٔلکہِ بہٕ وَنہٕ کہِ نالیج تہِ ٲسۍ تِم دِوان نالیج علاوٕ اَگر بہٕ کَتھ کَرٕ نالیجٕے یٲژ نہٕ کیٚنٛہہ تِم ٲسۍ ییٚتیُک یُس کَلچَر چھِ ییٚتیُک کٲشرٮ۪ن ہُنٛد سُہ تہِ ٲسۍ تِم ہاوان تِمَن منٛز دوٚیِم اَگر بہٕ کَتھ کَرٕ کہِ کٲشُر کَلاکار یہِ تہِ اوس یِمنٕے ہیوٚو سیم کہِ یہِ تہِ اوس ہاوان کہِ میوٗزِک پایِٹری یا لۄکچہٕ لۄکچہٕ فِلمہٕ اوس یہِ تہِ ہاوان منٛزٕ ٲسۍ یِم ڈانٕس تہِ کران یُس ییٚتیُک فاک کَلچَر چھِ سُہ تہِ ٲسۍ یِم ہاوان کَشمیٖری کرٛاونٕچ اَگر بہٕ کَتھ کَرٕ یہِ کیٛاہ چھِ یہِ چھِ اَکھ ییٚتِچ نِوٕز چَنَل مگر یِمَن چھِ یوٗٹیوٗب چَنَل تہِ یِم چھِ سوشَل کَلچٕرَل تہٕ پُلٹِکَل ٹاپِک بناوان مطلب کہِ سماجَس متعلِق تہِ وَنان کٔشیٖرِ مُتعلِق تہٕ وَنان تہٕ ییٚتیُک یُس پُلٹہِ پُلٹِکَل سِسٹَم چھِ تَتھ مُتعلِق تہِ چھِ یِم اَصٕل پٲٹھۍ وَنان بیٛاکھ ٲس یوٗٹیوٗب چَنَل یَتھ اوس ناو بیٖنٛگ کَشمیٖری سُہ آسہِ ہے سٲلِمو بوٗزمُت کہِ یُس کَشمیٖرَس منٛز ڈیلی لایِف چھِ آسان تِم ٲسۍ یِم ٲسۍ سُہ کران اٮ۪کٕسپُلور یا ییٚتیُک ٹرٛیڈِشَن تہٕ بہٕ وَنہٕ کہِ یُس ییٚتیُک لایِف سِٹایِل چھِ یہِ چھِ اَصٕل اَصٕل یِم ہاوان یِم چھِ ٹرٛٮ۪ڈِشنَل فٮ۪سٹِوَل ییٚتِکۍ ہاوان یَتھ منٛز روٚف چھِ یِوان یا باقٕے باقٕے ڈانٕس چھِ یِوان وۄنۍ اَگر بہٕ وَنہٕ کہِ کَم کَم چھِ ییٚتہِ اصٕل ٹی وی شوٚو گۄڈٕنٮ۪تھٕے اَگر بہٕ گُڈ مارنِنٛگ اَگر تۄہہِ آسیو وٕچھمُت گُڈ مارنِنٛگ جے اینٛڈ کے یُس چھِ یا دوٗر درشَن کشمیٖرَس پٮ۪ٹھ چھِ آسان یہِ چھِ صُبحٲے صُبحٲے ہاوان یہِ بیٛاکھ اَگر تۄہہِ بوٗزمُت آسیو کہِ وادی کی آواز مطلب کہِ یہِ چھِ اَکھ میوٗزِک فوکَس کران پرٛوگرام کہِ یُس ہَے لایِٹ چھِ ییٚتہِ کٮ۪ن یِم لوکَل سِنٛگَر چھِ یا یِم ییٚتِکۍ کَشمیٖرَس منٛز یِم رَباب اینٛڈ سٕٹرایِم اِستعمال چھِ گژھان تِم تہِ چھِ پَنٛنٮ۪ن ویڈِیووَن منٛز ہاوان بیٛاکھ چھِ یِتھ پٲٹھۍ مےٚ پَے چھِ کٲشُر گَشتَر چھِ سُہ تہِ چھِ ہاوان ییٚتیُک کہِ کِتھ پٲٹھۍ کیٛاہ چھِ گژھان گوٚو بہٕ وَنہٕ یِہوٚے کہِ اَسہِ پَزِ پَنٕنۍ یِم یِم پَزَن اَسہِ وٕچھِنۍ تِکیٛازِ اَسہِ پَزِ پَنُن یُس ٹرٛٮ۪ڈِشَن چھِ ڈانٕس ویٖڈِیوزَن منٛز ہاوان اَگر بہٕ روٚف کَرٕ کٲم بانٛڈٕ پٲتھٕر چھِ تَتھ منٛز یِوان حٲفِظ نغمہٕ چھِ یِوان یِم چھِ اَسہِ ہاوان یِم وٕںۍکٮ۪نَس اَصۭلَہ پٲٹھۍ تہٕ اَسہِ پَزَن یِم وٕچھِنۍ تہِ اَسہِ پَزِ یِمَن لول دیُن تِکیٛازِ اَسہِ پَرَن یِم اَصۭلَہ پٲٹھۍ پَزَن اَسہِ یِم پِرٛزٲرٕو تہِ کَرٕنۍ اَمی سۭتۍ بَچہٕ سٲنۍ یُس کٔشیٖر چھِ ییٚتیُک کَلچَر چھِ یۄس ہٮ۪رِٹیج چھِ ییٚتِچ یا ییٚتیُک میوٗزِک ویٖڈیوٕز چھِ تِم بَچَن یا تِم روزَن موجوٗد